اِنڈیَن فِلمٕز تہٕ میوٗزِک چھِنہٕ مےٚ زیادٕ پَسنٛد یِتھ کٲٹھۍ کینٛہہ بَٹ ہاں ٹھیٖک ٹھیٖک چھِ مےٚ چھِ گژھان خۄش یِم زَن ہورر فِلمہٕ چھِ تِم چھِ مےٚ خۄش گَژھان وٕچھنہٕ میون یُس زَن فیورِٹ ایٚکٹَر چھُ سُہ چھُ سِدھانت منہوتٕرا تہٕ ایٚکٹرس یۄس زَن چھِ سُہ چھِ کیارا ایڈوانی مےٚ چھُ گژھان پَسنٛد زیادٕ تَر اِنٛگلِش سونٛگٕس میون فیورِٹ یُس زَن سِنٛگَر ہاں اَرِجیٖت سِنٛگھ